ہیٚلو سلام علیکُم تُہۍ چھو جناب ٹھیٖک آ لاسٹ ٹایم سوزے مےٚ مےٚ دِژے لاسٹ ٹایِم کَزنَن تُہُنٛد نمبر تہٕ دوٚپُکھ یِم چھِ اِنجینَر صٲب تہٕ جِناب مےٚ حظ تُہۍ ٲسِو آ تۄہہِ آسٮ۪و پَتہٕ یُس یہِ اَڈَس منٛز چھُنا مطلب ییٚتٮ۪تھ پرٛون یہِ اوس ناگ وَسان ہُمہِ سایڈٕ یِمَن دُکانَن پٔتۍ کِنی یہ جاے آ بِلکُل شاہ ناگٕے بِلکُل بلکُل تہٕ تَتنَس چھِ تِم زٔمیٖنَس اَکھ زٕ کَنال تِم چھِ مےٚ جِناب بُڈۍبَب سٕنٛدۍ ٹھیٖک چھا تَتھ اوس وۅنۍ مےٚ بَناوُن کَمپُلیکٕس اوس مےٚ تتھ سٲرسٕے بَناوُن تہٕ مگر تَتھ چھِ بُتھِ تِم دُکان لٲنۍ چھےٚ بہٕ اوسُس دَپان کہِ تَتھ گَژھِ ہے ایٚنٹری اَنٛدر تانۍ روزٕنۍ تاکہِ أنٛدرٕ روزِ تَتھ مطلب گاڑٮ۪ن ہٕنٛز جاے تہِ گاڑِ واڑِ ہیٚکو أنٛدرٕ تھٲوِتھ تہٕ أنٛدر گژھن تتھ مےٚ چھُ باسان کہِ دُکانہٕ زٕ ژور ہَتھ نیرَنا

آ ہا ہا صحیح بِلکُل بِلکُل ٹھیٖک تی مطلب اَڈَس منٛز چھُ نہٕ اَسہِ ٹھیٖک تۄہہِ لاسٹ ٹایم آییوٕ تُہۍ اور تۄہہِ وُچھِو شاید تَمہِ دۄہ تُہۍ ؤنِو جِناب تُہۍ کَمہِ دۄہ یِیو مہربٲنی کٔرِتھ چوٗنٛکہِ مطلب أسۍ چھِ یَژھان واریاہ جلدی گژھِ یہِ کٲم گَژھٕنۍ سٹارٹ تہٕ اَسہِ چھِ مےٚ چھِ تھٲومٕژ بٲقٕے یِمن سٍتۍ

اَچھا کٲلۍ کٮ۪تھ ٹھیٖک جِناب یوٗتاہ جلدی گَژھِ تہٕ تیٛوٗتاہ چھُ سانہِ خٲطرٕ تہِ بہتر چوٗنٛکہِ مےٚ چھِ لیبرَن سۭتۍ تہِ تھٲومٕژ کَتھ کٔرِتھ تِمَن چھُ تَمہِ پَتہٕ بَدَل پروجیکٹہٕ چلو کٲلۍ کٮ۪تھ کَرٕ بہٕ تیٚلہِ تۄہہِ فون ہا چلو سلامُ علیکُم جناب